یِتھ کٔنۍ مردَن خٲطرٕ واریاہ ضٔروٗری چھِ سٕپوٹٕس گیمہٕ گِںٛدُن اِتھَے کٔنۍ چھِ سانٮ۪ن کورٮ۪ن خٲطرٕ سانٮ۪ن زَنٮ۪ن تہِ یہِ سُہ گِنٛدُن واریاہ ضٔروٗری کیٛازِکہِ أزکِس دورَس منٛز گٔژھ مَرٕد تہٕ زٔنۍ آسٕنۍ أکسٕے لٮ۪ولہِ پٮ۪ٹھ یِتھ کٔنۍ مَردَس چھُ ہرکانٛہہ گیم چھُ ہٮ۪کان مَرٕد گِنٛدِتھ چاہے کِرکَٹ آسہِ بیٹ بال آسہِ فُٹ بال آسہِ والی بال آسہِ یا کھو کھو آسہِ یا بیڈمِنٛٹَن آسہِ یا واریاہ گیمہٕ چھِ تِم اِنسان مطلب یِم مَرٕد گِنٛدان ہٮ۪کان چھِ گِنٛدِتھ اِتھَے کٔنٮ۪تھ چھِ یہِ یِمَن زَنٮ۪ن خٲطرٕ تہِ چھِ یِم گیمہٕ واریاہ اِمپاٹَنٛٹ بہٕ وَنہٕ پنٛنہِ محلٕچ گۄڈٕ کَتھ سٲنِس محلَس منٛز ییٚلہِ لٔڑکہٕ گِنٛدان چھِ تٔتھۍ سۭتۍ سۭتۍ چھِ آسان زَنہِ تہِ کورِ تہِ گِنٛدان چاہے لۄکچہِ لۄکچہِ گیمہٕ چھِ گِنٛدان کِرکَٹ چھِ گِنٛدان آنٛگنَسٕے منٛز چھِ گِنٛدان تِتھ کٔنۍ چھِ تِمَن تھوڑا پرٛکٹِس گژھان تَتھ منٛز اِتھَے کٔنٮ۪تھ تِم چھِ گِںٛدان کھو کھو بایزَن سۭتۍ آسان منٛزٕ کھو لٔڑکَن سۭتۍ آسان مںٛزٕ کھو کھو گِنٛدان سٲنِس اِنڈیاہَس منٛز تہِ چھِ یِم گیمہٕ واریاہ ضٔروٗری ایز زَنٮ۪ن خٲطرٕ کیٛازِکہِ یِم گژھن نہٕ اَسہِ پَتھ روزٕنۍ کِہیٖنۍ آز چھُنہٕ سُہ حِساب اِنسان تھایہِ یِمَن زَنٮ۪ن صرف چار دِواری منٛز بنٛد أکِس کُٹھِس منٛز بںٛد صرف تھایَکھ گَرٕ گَرٕ رٲچھ گَرٕ بَتہٕ سیُن رَننَس یا گَرِچہِ کامہِ کَرنَس آز چھِ یہِ ضٔروٗری یِمَن گوٚژھ نٮ۪برِم ہوا لَگُن نٮ۪برِم ہوا دیُن کیٛازِکہِ نٮ۪برٕ دُنیاہَس منٛز کیٛاہ چھِ یِتھ کٔنۍ اَسہِ فارِنَس منٛز وٕچھو اگر أسۍ نٮ۪بَر گژھو انٛگریزَن نِش گژھو تَتہِ چھِ مَردَن ہِنٛدۍ کھۄتہٕ زیادٕ زَنے اَتھ منٛز بروںٛٹھ اگر أسۍ کِرکَٹ وٕچھو کِرکَٹ زَنٮ۪ن ہُنٛد کِرکَٹ میچ وٕچھو یا زَنٮ۪ن ہِنٛز فُٹ بال وٕچھو ہر اَکھ زٔنۍ چھِ پاٹسِپیٹ کَران تِمَن گیمزَن منٛز اِتھَے کٔنۍ یِہٕے اٮ۪کٹِوِٹی گٔژھ یِہٕے کٲم گٔژھ سٲنِس اِنڈیاہَس منٛز تہِ گژھٕنۍ سٲنِس ہِندوستانَس منٛز تہِ گژھٕنۍ یَتھ منٛز تہِ گژھن زَنہِ بروںٛٹھ بروںٛٹھ پَکنہِ آ یَتھ حالَس منٛز وٕنکٮ۪ن کِس وقتَس منٛز چھِ واریاہ کِرکَٹ ٹیٖم کشمیٖرَس منٛز تہِ گٔے واریاہ کورِ سٕلٮ۪کٹ آی پی اٮ۪لَس منٛز اِنٹَرنیشنَل لٮ۪ولہِ پٮ۪ٹھ کیٛازِکہِ تِمو کٔر پرٛٮ۪کٹِس تِمو بَنوو تیُتھ ماحول نہ ہم أسۍ چھِنہٕ لٔڑکو کھۄتہٕ کَم کینٛہہ أسۍ دِمو پَنُن أسۍ چھِ تِم چھِ پَنُن بٮ۪سٹہٕ دِوان یہِ کَلچَر یہِ اٮ۪کٹِوِٹی گٔژھ ہر أکِس گَرَس ہر أکِس محلَس منٛز گژھٕنۍ ییٚتٮ۪ن تہِ کورِ چھِ اِہِنٛدِ خٲطرٕ تہِ چھِ واریاہ ضٔروٗریہِ گِندُن کیٛازِکہِ اِہِنٛز باڈی تہِ چھِ اٮ۪کزَسایز ضٔروٗرتھ اگر نہٕ یِم اٮ۪کزَسایز کَرَن اگر نہٕ یِم اگر یِم صرف کامے یاژٕ گَرِ کَرَن یِمَن چھِ پَنٕںۍ زندگی باسان اَسہِ اَسہِ کٔرٕکھ سۄ زندگی چار دِواری منٛز بنٛد یِم چھِ لیزی بَنان یِم چھِنہٕ ہٮ۪کان باقٕیَن زَنٮ۪ن سۭتۍ پَتہٕ وۄتھُن بِہِتھ کِہیٖنۍ کیٛاہ ییٚلہِ یِمَن کانٛہہ اٮ۪کٹِوِٹی آسہِ ییٚلہِ یِمَن کانٛہہ سِکِل آسہِ ییٚلہِ یِمَن کانٛہہ تیُتھ کاروبار آسہِ یِم ہٮ۪کَن بیٚکِس زَنہِ ہٲیِتھ نہ نہ مےٚ چھِ یہِ تگان مےٚ چھِ کانٛہہ گیم تَگان مےٚ چھِ یَتھ بہٕ چھَس یَتھ منٛز چَمپِیَن کِرکَٹ چھُ یا کھو کھو چھِ یا فُٹ بال چھِ یا والی بال چھِ ہرکانٛہہ یہِ تہِ چھُ زَنٮ۪ن ہِنٛدِ خٲطرٕ واریاہ ضٔروٗری یہِ گِنٛدُن یِتھ کٔنۍ مَردَن ہِنٛدِ خٲطرٕ ضٔروٗری چھِ